ہیٚلو اسلامُ علیکُم ٹھیٖک چھِو حظ اَہَن حظ تُہۍ چھِو حظ ٹھیٖک بس حظ دُعا اَسہِ حظ ٲس توہہ سۭتۍ تھوڑا تھوڑا کَتھ کَرٕنۍ اَچھا تُہۍ چھُو نا حظ راینِکۍ آفیسر اَہَن حظ اَہن حظ اَسہِ حظ چھُ تھوڑا سِٹیوڈنٛٹ نِنۍ ٹرٛیکِنٛگ پٮ۪ٹھ اَہَن حظ اَسہِ حظ چھُ اکہِ دۄیہِ دۄہۍ ضروٗرت یِم کیٛازِکہِ ٹرٛیکِنگ گَژھِ ییٚتھٕے منٛز پتہٕ ما حظ گَژھِ پتہٕ چھُنہٕ حظ ونٛدٕ بُتھِ بیٚیہِ نہَ حظ چھُ نہٕ کٔنفٲرٕم ڈیٹ اَسہِ پتہٕ ہٕے یہِ ٲس مےٚ اوتام کران پرٛنٕسپُل میم فون سۄ ٲس ونان یِتھٕ کٕنۍ

ٹھیٖک حظ چھُ بہٕ حظ ونہو تۄہہِ تیٚلہِ یہِ چھُ نہٕ دۄہن ہُنٛد اَسہِ چھُ اَکے دۄہُک کَرُن اَسہِ چھُ یہ دۄہسٕے منٛز کُلوز تہِ کٔرُن

مگر اَسہِ حظ گژھن گایِڈ گژھن اَسہِ واریاہ آسٕنۍ اَسہِ چھِ واریاہ سِٹوڈنٛٹ تَوے حظ اَسہِ حظ چھُ گژھُن حظ چھُ أکۍسٕے جایہِ أتی نسٕے یوت یہِ چھِ أسۍ تھوڑا کران اَمہِ موٗجوٗب سِٹوڈنٛٹن چھُ وۄنۍ ایگزام ویگزام مۄکلان تہٕ تَوے بیٚیہِ چھُ نہٕ حظ اَہَن حظ

اَہَن حظ اَہَن حظ

اَہَن حظ

اَہَن حظ یہِ حظ چھِ مےٚ پتاہ تہٕ کہیٖنٛۍ نہٕ حظ

بہٕ حظ کرو تۄہہِ گۄڈٕنٮ۪تھ کنفٲرٕم بہٕ چھُس ییٚتی روزان بانٛڈی أسۍ حظ چھِ لوکلٹی منٛزے روزان چلوٹھیٖک حظ چھُ بہٕ حظ کَرٕ پرٛنٕسپُل میمہِ سۭتۍ اَتھ مُتعلِق کَتھ وُِچھو کیٛاہ وَنہِ چلوٹھیٖکھ چھُ اَدٕ حظ بِہِو